ہیلو اَلسلام علیکُم اچھا تُہۍ چھِو حظ باسِت نہ حظ مےٚ چھِ تُہٕنٛز گٲڑۍ حظ یَپٲرۍ وٕچھمٕژ دۄہَے نیران تُہۍ چھِو حظ یَِپٲرۍ دۄد ترٛاوان اہن حظ بہٕ اوسُس بہٕ چھُس ییٚتہِ حظ کیٛاہ اِمام صٲبنہِ پٮ۪ٹھ حظ اَہن حظ اَسہِ ٲسۍ آز یہِ أسۍ ٲسۍ أکِس جایہِ اَنان دۄد حظ ییٚتی پَنٛنِسٕے گامَس منٛز نا اَتھ اوس آسان تھوڑا مِلاوَٹ آبٕچ حظ اس لیے اَنو نہٕ وۄنۍ ییٚیہِ أزۍ کہِ پٮ۪ٹھ اَہن حظ اسی لیے اچھا تۄہہِ نِش کُس کُس دۄد حظ چھُ آسان اوم زام نہ حظ بہٕ چھُس نیران صُبحَن سُلی پَہم ہہ اس لیے اَگر تُہۍ مےٚ گرِ ہیٚکہِ ہِوۍ ترٲوِتھ یہِ دۄد أسۍ چھِ نیران أسۍ چھِ نیران حظ صُبحَن سُلی اَسہِ چھِ یِہوٚے چھِ یِہوٚے سَتھ بَجے ہیوٗ پٮ۪وان ضوٚرَتھ آسان دۄد اَہن حظ اَہن حظ اَہن حظ یہِ ژامَن وامَن زامُت دۄد چھِ اَسہِ مٔنٛزۍ حظ لَگان ضوٚرَتھ اچھا اچھا یہِ آب واب مہ چھِو حظ رَلاوان اَتھ دۄدَس اچھا یہِ زٮ۪ل وٮ۪ل گژھِ نہ حظ اَصٕل پٲٹھۍ لَگٕنۍ تہٕ یہِ دۄدٕچ ریٹ کیٛاہ چھِ آز نہ حظ سُہ چھُ نہ گژھان زیادٕ درٛوٚگ حظ اَہن حظ آ اَہن حظ آ مےٚ چھُ وٕچھمُت حظ یِپٲرۍ تُہۍ چھِو وَسان دۄہَے مے مےٚ دوٚپ تۄہہِ نِش گژھِ جان بیٚیہِ چھِ تُہٕنٛدۍ تٲریٖف مےٚ حظ واریاہن جاین بوٗزۍمٕتۍ اَہن حظ آ اچھا تیٚلہِ چھا یہِ فاینَل حظ

اچھا کیٚنہہ نہ حظ چھُنہٕ اَسہِ چھُ ترٛاوُن زٕ کِلوٗ حظ وۄنۍ دۄن کِلوٗوَن منٛز گژھِ نہ حظ کیٚنہہ کَن کیٚنہہ کَنسیشَن گژھِ نہ دۄن کِلوٗوَن منٛز تیٚلہِ گژھِ نہ حظ دۄد گژھِ پَتہٕ یور آسُن پَتہٕ گژھِ نہٕ شِکایت کرنُک موقع مےٚ یُن کیٚنہہ اَدٕ حظ تُلِو چلو ٹھیٖک